وَعلیکُم اَسلام کٔرۍتَو حظ حُکُم کٕم حظ چھِ کٕم حظ چھِو کتہِ پیٚٹھ چھِو

تۅہہِ کٕم ڈِزایِن چھِو ضروٗرت تُہۍ کٕم سوٗٹ چھِو ضروٗرت

بَنیٚن

اچھا تِم تہِ بَنیٚن اَدٕ حظ تِم تہِ حظ بَنیٚن بَنیٚن

آہ سٲنۍ رفل بنہِ زٕتووُہ شیٚتھ رۅپیہِ مَگر اصٕل کالٹی وول ڈِوایڈر حظ بنہِ اصٕل کالٹی وول باہ شیٚتھ رۅپیہِ پُِلازو پُِلازو پُِلازو بنہِ نَو شیٚتھ رۅپیہِ مَگر کالٹٚی وول نہَ حظ کالٹی آسہِ نا سۅ آسہِ کالٹی آسہِ ایٚکسپٲرٹ کالٹی اِسلیے کَپُر آسہِ صاف تَوَے ووٚن اَسہِ ریٚٹ وۅنۍ چھُ یہِ کاٹنَس منٛز ہٲیِو تُہۍ تتھ منٛز تہِ بَنہِ یتھ منٛز تُہۍ ژھانٛڈِو تتھ منٛز بَنہِ مَگر تُہۍ کٔرِو مارکیٚٹس قیمت امیُک معلوٗم تُہۍ وُِچھِو مارکیٚٹس منٛز کیٛاہ ریٚٹ چھِ تمہِ پَتہٕ گَژھِ تۅہہِ کنسیٚشن ییٚتہِ نَس بَنٕنۍ مطلب ترٛےٚ ہتھ رۅپیہِ تام کنسیٚشن بَنیٚین مَگر کَپُر آسہِ صاف کپرس آسہِ نہٕ کانٛہہ پرٛابلِم کپرٕچ یِیہِ نہٕ کانٛہہ شِکایت فیٖڈ وۅتھِ نہٕ پَن نیرِ نہٕ نیٖرِتھ گژھِ نہٕ یا سُہ آسہِ مطلب سُپیٖریر کَپُر لیٚہذا کُس حظ پَنچھوٗدار تہِ حظ بنہِ پَنچھِوٗدار بنہِ ترٛےٚ ساس رۅپیہِ لیٚہذا مَگر اصٕل کالٹی وول مال چھُ تتھ منٛز تمہِ کَم قٍمتس تہِ مَگر سُہ گژھِ نہٕ کالٹی سُہ چھُنہٕ کالٹی کیٚنٛہہ سُہ چھُ لوکَل اسہِ نِش نہَ حظ بنہِ نہَ لوکَل ووکَل کیٚنٛہہ اسہِ نِش بَنہِ صاف چیٖز تہٕ کَمپٔنی ہُنٛد چیٖز یتھ منٛز زَن نہَ صُبحس کانٛہہ غلطی نیرِ نہَ آسہِ تتھ منٛز نیرِ پَن نہٕ نیرِ تتھ وۅتھِ فیٖڈ نہٕ نیرِ تتھ یہِ حظ یہِ فُٹ نہٕ نیرس یہِ یہِ نہَ پھٹہِ ٹیب نیٖرِتھ چھُ گَژھان اکژ نیٖرِتھ گَژھِ نہٕ کیٚنٛہہ ٹیٚبہِ تَل یُس صاف آسہِ چیٖز آسہِ صاف تہٕ اَگر تُہۍ باسان چھُو تُہۍ ہیٚکِو یِتھ تُہی ؤنِو کمہِ ساتہٕ آسوٕ تۅہہِ ٹایم تَمی ساتہٕ یِیِو تہٕ پَرواے چھُنہٕ کیٚنٛہہ أسۍ چھِ دُکانَس پیٚٹھٕے آسن ہمیشہِ ایٚویلیبٕل آتھوارِ بغٲرٕے ییٚمہِ ساتہٕ تُہۍ یِیِو تَمہِ ساتہٕ بنہِ تہٕ آ مین مارکیٚٹ یِیِو تُہۍ عالم گنج تہٕ پَرواے چھُنہٕ کیٚنٛہہ اَسہِ چھُ یہِ حظ یہِ مَسجد شَریٖف مَسجد شَریٖف چھُ تٔتۍنٕے چھُ اَسہِ دُکان اَسہِ چھِ امہِ بغٲر بیٚیہِ زٕ ترٛےٚ تہٕ بیٚہن مَگر اَسہِ چھُ مین مَسجد شریٖف تٔتۍنٕے چھِوٕ أسۍ بیٚہن بوٗزتھا آ بیٚیہِ ما چھُ کیٚنٛہہ ضروٗرت امہِ مزید ما چھُ کیٚنٛہہ بٔنیان ما چھِ ضروٗرت بَنیٚن بَنیٚن بیٚنان تہٕ بَنیٚن تَمہِ مزیٖد اَگر تۅہہِ بیٚیہِ کیٚنٛہہ تہِ آسہِ ضروٗرت سُہ تہِ بَنہِ تہٕ شُکریہ جِناب